السلام علیکُم مےٚ حظ ٲس أکِس گھنٛٹَس ٲس مےٚ سوٲرۍ چیٚنۍ نایہِ تہٕ تٔمۍ خٲطرٕ کۭتیٛاہ پونٛسہٕ یِن مےٚ کوٗتاہ چارجٕس ہیٚیِو تُہۍ مےٚ ہے پنٛداہ شَتھ حظ چھِ ژوٚر گژھان کَم اگر کٔرۍوُس کیٚنٛہہ تہٕ اَدٕ سا ٹھیٖک چھُ تیٚلہِ